سٲنِس ڈِسٹرکَس منٛز حظ چھُ وُنکٮ۪نَس عام میٖڈیاہَس منٛز یِوان نیوٕز پیپَر چھُ ٹیلی وِجَن چھُ موبایِل فون چھُ اَتھ منٛز حظ چھُ سٲنِس ڈِسٹرکَس منٛز چھُ واریاہ مَدَتھ دِوان یِم چیٖز اَسہِ لوٗکَن سۭتۍ کَنیٚکٹہٕ تھاونَس منٛز یا أسۍ ہیٚکو أکۍ اَکھ أکۍ سٕنٛدۍ نیوٗز یا اَسہِ حظ یہِ سَپدان چھُ وُنکٮ۪نَس پنٕنِس ڈِسٹرکَس منٛز تَتھ سۭتۍ چھُ اَکھ اِنسان آسان وابسطہٕ تِکیٛازِ اَسہِ چھُ یِم زٕ چیٖز مَدَتھ فَرماوان زاننَس منٛز حالاتہِ صوٗرَت کیٛاہ چھُ اَسہِ ڈِسٹرکَس منٛز وُنکٮ۪نَس مگر کُنہِ ساتہٕ چھُ اَسہِ اِنٹَرنیٚٹ بنٛد سَپدَن وَجہ سۭتۍ مُتٲثر گژھان تِکیٛازِ اَسہِ اگر وُنکٮ۪نَس نظر ترٛاوو وُنکٮ۪نَس چھُ زیادٕ اِنسان وابسطہٕ آسان موبایل فونَس سۭتۍ بہ نٮ۪سبَت ریڈیو ٹیلی فون یا نیوٕز پیپَر وُنکٮ۪نَس چھُ أزیُک اِنسان زیادٕ یَژھان ٹیلی فون اِستِمال کَرُن تِکیٛازِ یہِ چھُ سون وقت تہٕ بَچاوان تہٕ بیٚیہِ چھُ ٹیلی فون سُہ چیٖز یُس حظ اِنسان ہیٚکہِ کُنہِ تہِ جایہِ کھوٗلِتھ تہٕ وُچھِتھ صوٗرَتہِ حال کیٛاہ چھُ وُنکٮ۪نَس سٲنِس ڈِسٹِرٛکَس منٛز اَسہِ پَزِ ییٚتَس وُنکٮ۪نَس چھُ اَسہِ اکھ چیٖز ییٚلہِ حظ یہِ اِنٹَرنیٚٹ چھُ بنٛد گژھان أسۍ چھِ سٲنۍ زنٛدگی چھِ واریاہ مُتٲثر گَژھان أتھۍ پٮ۪ٹھ اَسہِ پَزِ تصوُر کَرُن وُچھُن زِ أسۍ کیٛاہ ہیٚکو سُہ چیٖز کٔرِتھ ییٚمہِ سۭتۍ نہٕ سٲنۍ زِنٛدگی کُنہِ تہِ وِزِ مُتاثِر گَژھِ کِہیٖنٛۍ تہٕ أسۍ روزو اَکھ أکِس سۭتۍ وابسطہٕ کہِ سٲنِس ڈِسٹرکَس منٛز یا سٲنِس یَتھ کَشمیٖر سِٹیٹَس منٛز کیٛاہ چھُ سَپدان یِتھٕ کٔنۍ ہیٚکو أسۍ اَکھ أکِس زٲنِتھ وابسطہٕ روٗزِتھ اَکھ أکۍ کٮ۪ن حالاتَن سۭتۍ